ییٚلہِ ہسا بہِ گۄڈٕنِچ لٹہِ گاڑٕ رٹنہِ درٛاس پننِس اکِس لوک یٔتھۍ لوکل ایریا ہس منٛز اسہِ چھُ ییٚتہِ نزدیٖکے لو ٲں لوکلسٕے منٛز اَکھ سِنٛد اَکھ تتچہِ گاڑٕ چھِ واریاہ مزٕدار آسان سانہِ علاقٕقۍ واریاہ لوٗکھ چھِ آسان تتہِ گاڑٕ رٹان بہٕ تہِ ہسا گوس اکہِ دۄہ اوسُس بہِ تپٲری آسان أسۍ ٲسۍ آسان تپٲری چرکَس یتھٕے ہسا مےٚ ٲں وُچھ تپٲرۍ ییٚمہِ آیہِ چھِ آسان سانہِ علاقٕقۍ یِم گاڑٕ رٹان مےٚ ہسا دوٚپ بہِ تہِ کیٚازِ ڑٹنہٕ ٲں گاڑٕ پگہٕکۍ پٮ۪ٹھ پگاہ ووٚتھُس بہٕ تہِ تہٕ ووٚتھُس بہٕ تہِ گاڑٕ رٹنہِ مےٚ ہسا آو واریاہ مزٕ بس تتہِ پٮ۪ٹھ لاجہِ مےٚ وۄنۍ گاڑٕ تتہِ پٮ۪ٹھ چھُس بہٕ گاڑٕ رٹان کنٹِنِو یہ گاڑٕ رٹٕنۍ آسہِ یہِ ہسا چھُ پٮ۪ٹھ تہِ ٲں یتھ سٲنِس ایریا ہَس یا کشمیٖرس منٛز وَنہٕ بہٕ خاص طور ییٚتہِ چھِ واریاہ اصٕل حِسابٕکۍ یِیٚتیٛک موسم تہِ چھُ واریاہ اصٕل تہٕ ییٚتچہٕ گاڑٕ تہِ چھِ واریاہ میچھہِ آسان تِمن چھُ واریاہ زیادٕ لطف یِوان بییٚہِ چھِ ییٚتہِ موسم تہِ آسان واریاہ اصٕل یُس ییٚکہِ گاڑٕ رٹن وول اکھ آسہِ تٔمِس چھُ واریاہ مزٕ یِوان یُس ہسا اسہِ یُس فِشِنگ مطلب یُس یہِ گاڈٕ رٹن وول آسہِ أمِس ہسا چھُ مطلب واریاہ ایٚکٕسپیرینٕس پنٕنہِ جایہِ گژھان پتہٕ خاص طور چھِ أمِس ایٚکٕسپیرینٕس گژھان یُس ہسا امِس برداشت چھُ ٲں برداشُک حد آسہِ سُہ چھُ واریاہ زیادٕ ہُران کیٚازِ کہِ کُنہِ وزِ چھِنہٕ ہیٚکان کٕہٲنۍ گاڑ تہِ لگِتھ کُنہِ وزٕ چھِ لگان واریاہ زیادٕ تہِ کنہِ وزِ تمیٚے سۭتۍ چھُ اِنسان اکھ یہ کران کٲم تمِس منٛز چھِ گژھان إں کیٛاہ چھِ اتھ ونان برداشت ٲں یہِ واریاہ زیادٕ سُہ ہیٚکہِ پتہٕ زندگی ہنٛز کانٛہہ تہِ کٲم واریاہ آسٲنی سان کرتھ ییٚمِس یہِ برداشت گوٚو زِ گاڑ ٲں یِم گاڑ رٹنس منٛز اَتہِ چھِ واریاہ مطلب پیشنٕس چھِ اتہِ انسانَس ہُران پٮ۪ٹھہٕ چھُ یہِ سون ٲں ایریا مطلب کشمیٖر وَنہِ بہٕ خاص طور ییٚتہِ چھُ واریاہ زیادٕ مزٕ گاڑٕ رٹنس